خۄش گژھنٕکۍ چھِ أکِس اِنسانَس واریاہ طریٖقہٕ آسان اَلگ اَلگ چیٖز چھِ یِم أکِس اِنسانَس خۄش ہیٚکن تھٲیِتھ تِم چھِ آسان پَنٕنۍ پَنٕنۍ حالات مِثال کے طور پَر پَنٕنۍ کَتھ وَنہوو بہٕ چھُس اکھ سِٹوٗڈَنٛٹ اکھ طٲلبہِ علِم اکھ بہٕ چھُس خۄش روزان تیٚلہِ ییٚلہِ بہٕ دۄہَس منٛز گَنٹہٕ تہٕ پَرٕ بہٕ چھُس روزان واریاہ اَصٕل خۄش مےٚ چھےٚ نہ روزان کانٛہہ ٹیٚنٛشن کانٛہہ فِکِر تہٕ بہٕ چھُس بَڑٕ رِلیکٔس آسان نہ پَریشٲنی روٚس آسان اَمہِ سۭتۍ چھُس بہٕ واریاہ خۄش روزان مَگر اَمہِ نیٚبر اَگر وُچھو ییٚمہِ ساتن مےٚ پَرنٕچ کٲم یا کانٛہہ خاص مختصر مطلب مۄخصوٗس کٲم چھےٚ آسان تَمہِ ساتہٕ کِتھ پٲٹھۍ خۅش مےٚ چھُ باسان مےٚ خۄش روزنہٕ خٲطرٕ چھُ اِنسانَس اکھ چیٖز ضروٗری یُس زَن گوٚو تٔمۍ سٕنٛز رضامٔنٛدی اکھ سیٚٹٕسفے گژھِ گژھُن سُہ کِتھ پٲٹھۍ چھُ آسان مِثال کہِ طور پر مےٚ چھُ پَسنٛد یا ییٚتہِ ہسا کیٚنٛہہ رُت چھُ کَرُن یا ییٚتہِ نَس کیٚنٛہہ سکوٗن چھُ یِوان مِثال کہِ طور پر بہٕ کرا ییٚمہِ ساتہٕ بہٕ کُنہِ ساتہٕ کٲنٛسہِ اِنسانس بَکار یِمہٕ سُہ چھُ مےٚ واریاہ خۄش کران اَگر مےٚ باسہِ کٲنٛسہِ زَن چھُ مُشکِلس منٛز پَتہٕ بیٚہَم بہٕ تٔمِس یمَو پَگاہ کُنہِ تہِ رٔنگۍ چاہے تٔمِس کیٚنٛہہ ضروٗرت آسہِ یا کیٚنٛہہ کَتھ باتھ آسہِ سا اَتھٕ رٔنگۍ آسوا مدتھ کَرُن یا پوٚنٛسہِ آسہِ ضروٗرت مطلب کُنہِ تہِ طریٖقہٕ امیُٛک پھل چھُ بہٕ آس کٲنٛسہِ بَکار مےٚ چھُ باسان یِہےَ اوس میٛانہِ بجا زِنٛدگی ہُنٛد زَن چھُس بہٕ خۄش گژھان تِکیٛازِ مےٚ چھُ باسان زَن تہِ آسہِ مےٚ خدا گوٚمُت خۄش تَوے موٗجوٗب چھُس بہٕ پنٕنۍ تہِ خۄش گژھان گوٚو اکھ یہِ دوٚیِم کَتھ گوٚو یہِ چھُ اِنسان حیثیت مطلب اکھ اِنسان أکِس اِنسانَس بَکار یِوان مےٚ چھُ بَڈٕ خۄش گژھان اَمہِ سۭتۍ ییٚلہِ بہٕ وُچھٕ کانٛہہ اِنسان کٲنٛسہِ بَکار یِوان دوٚیُم چیٖز گوٚو مےٚ چھُ شوق پیشَن پَنُن سُہ گوٚو گِنٛدنُک کِرکٹ گِنٛدنُک ییٚلہِ تہِ اَسہِ کِرکٹ میچ چھُ آسان یا کیٚنٛہہ چھُ آسان چھِ شُپینَس منٛز گٲمٕتی واریاہن جاین گوٚو ییٚلہِ تہِ اَسہ کِرکَٹ میچ چھُ آسان یہِ چھُ مےٚ بَڈٕ رِلیکٔس تھاوان پَریشٲنی بَغٲر وۅنۍ اَگر اِنسان گژھِ أکسٕے جایہِ بِہتھ روزو کَروٕے نہٕ کیٚنٛہہ اوٗرۍ یِہےَ چھُناہ وۅنۍ أکسٕے جایہِ بِہِتھ تمہِ سۭتۍ چھُس بہٕ اَکثر پَریشان روزان مَگر وۅنۍ ییٚلہِ گِنٛدنہِ وِنٛدنہِ چھِ گژھان بیٹ ویٹ چھِ گِنٛدان پَتہٕ ییٚلہِ مےٚ تَگہِ اَصٕل تَمہِ دۄہ فارَم آسیم اَصٕل شاٹ واٹ کرٕ اَصٕل بیٹِنگ گِنٛزٕ پَتہٕ کرٕ فیٖلڈِنٛگ تہِ اَصٕل وِکیٹ کیٖپر چھُس بہٕ وِکیٹ کیٖپری تہِ کرِ اَصٕل مےٚ چھُ بَڈٕ سکوٗن یِوان اَمہِ دۄہ بیٚیہِ گرِ کیٚن ہٕنٛز کٲم تہِ آسہِ کٔرمٕژ سَبق تہِ آسہِ پَنُن پوٚرمُت پَتہٕ گژھو گِنٛدنہِ وِنٛدنہِ تَتہِ تہِ آسو اَصٕل پٲٹھۍ مےٚ چھُ بَڈٕ اَصٕل مَزٕ یِوان ییٚمہِ سۭتۍ بہٕ واریاہ خۄش روزان تہٕ یِتھٕے پٲٹھۍ چھُ پَنٕنۍ پَنٕںۍ حالات کُنہِ ساتہٕ چھُ کُنہِ کُنہِ حالاتن منٛز چھِ کُنہِ چیٖزٕ سۭتۍ خۄش روزان کُنہِ حالاتن منٛز چھِ کُنہِ چیٖزٕ خۄش روزان مَگر یِمَے کیٚنٛہہ چیٖز چھُ اکھ گوٚو کٲنٛسہِ اِنسانَس کُنہِ شایہِ بَکار یُن یہِ چھُ مےٚ واریاہ خۄش کران پَتہٕ مطلب واریاہ زیادٕ خۄش بیٚیہِ گوٚو سِٹوٗڈَنٛٹ چھُس بہٕ اکھ طالبہٕ علم چھُس بہٕ اَمہِ حیثیت زِ اَگر بہٕ پَرٕ سَبق اَصٕل پٲٹھۍ پَرنہٕ وَرنہٕ یِیم بہٕ چھُ بَڈ پَںٕنہِ جایہِ روزان مُطمٔیٖن اور اَمہِ سۭتۍ چھُس بہٕ واریاہ خۄش روزان ترٛییُم چھُس بہٕ مےٚ چھُ گِنٛدنُک شوق وۅنۍ خاص کر کِرکٹ گِنٛدنُک شوق بیٹ بال گژھِ مےٚ آسُن بیٹ بال گِنٛدٕ بہٕ ایٚگزرسایِز چھےٚ گژھان صحت چھُ روزان ٹھیٖک اَمہِ سۭتۍ چھُس بَڈٕ خۄش روزان گرٕکۍ چھِ مےٚ باسان کُنہِ ساتہٕ اَگر مول موج گژھِ میٛانہِ سۭتۍ خۄش گرِ پَزِ مےٚ چھِ پَنٕنہِ پانَے خُشی میلان مےٚ چھُ باسان میٛانہِ سۭتۍ اَگر مےٚ مول گوٚو خۄش یا موج گٔے خۄش مےٚ آسہِ خدا تہِ رٲزۍ مےٚ آسہِ خدا تہِ خۄش تمہِ سۭتۍ چھُس بہٕ واریاہ زیادٕ خۄش روزان مےٚ چھُنا بوٚڈ اکھ چیٖز یُس مےٚ زَن واریاہ زیادٕ خۄش چھُ کران بیٛاکھ اکھ چیٖز سُہ گوٚو ٹرٛولِنٛگ کَرُن جنٛگلن منٛز خاص کر یہِ چھُ مےٚ واریاہ جَنٛگلِن منٛز نَژُن چھُ مےٚ واریاہ پَسنٛد گوٚو واریاہ ہَِسا واریاہ زیادٕ پَسنٛد چھُ مےٚ جَنٛگلَن منٛز نژُن بہٕ چھُس اَکثر بیشتر گژھان پہلگام پہلگام چھُس بہٕ تِمَن جَنٛگلَن منٛز نَژُن مےٚ چھُ بَڈٕ سکوٗن یِوان بَڈٕ لُطُف چھُ مےٚ یِوان بَڈٕ مَزٕ چھُ مےٚ یِوان تِمَن جَنٛگلن نژنہٕ سۭتۍ مےٚ چھُ سیٚود ہسا باسان زَن چھُس بہٕ جَنَتس منٛز نہَ کانٛہہ پَریشٲنی نہَ کانٛہہ فِکِر نہَ کانٛہہ غم بَڈٕ سکوٗن چھُ مےٚ آسان بَڈٕ خۄش چھُس بہٕ روزان تِمن جِنٛگلن منٛز تَتیُک سٲر کران تَتیُک آب و ہوا تَتہِ چھِ عبادتَس تہِ مَزٕ یِوان اَگر کُنہِ شایہِ نیماز سٔجدٕ دِمو کیٚنہہ دِمو کیٚنٛہہ بَڈٕ سکوٗن چھُ یِوان ہُتہِ چھُ آب و ہوا تہِ آسان زَبرداست صاف شَفاف چھُ آسان تَوٕ سببہٕ تہِ چھُ یِوان واریاہ زیادٕ مَزٕ یِتھٕے پٲٹھۍ چھِ باقٕے باقٕے چیٖز تہِ چھِ یِمو سۭتۍ مَثال کے طور پَر عِبادت چھُ اِنسان کران پَتہٕ چھُنہٕ یہِ غم روزان یہِ پَریشٲنی روزان مَرنُک یا بیٚیہِ کیٚنٛہہ کِہیٖنٛۍ تہٕ تَمہِ سۭتۍ تہِ چھُ اِنسان بَڈٕ خۄش روزان یِم چھِ کیٚنٛہہ چیٖز یِمو سۭتۍ بہٕ واریاہ زیادٕ خۄش چھُس روزان مےٚ چھےٚ نہٕ کانٛہہ فِکِر پَریشٲنی نہَ غم نہَ ٹیٚنٛشن روزان یِمو چیٖزو سۭتۍ بیٚیہِ اَکہِ لَٹہِ دۅہراو بہٕ یِمو سۭتۍ بہٕ خۄش چھُس روزان اَتھ منٛز چھِ گۄڈنِچی کَتھ یِوان طالبہِ علم آسنہٕ کہِ حیثیت چھُس بہٕ مُطمٔیٖن یَژھان روزُن تِکیازِ ییٚلہِ بہٕ اَصٕل پٲٹھۍ پَران چھُس بہٕ چھُس مُطمٔیٖن روزان امہِ سٍتۍ چھُس نہٕ بہٕ پَریشان گژھان کیٚنٛہہ بٔلکہِ چھُس بہٕ خۄش روزان دوٚیِم چیٖز چھُ مٲلِس ماجہِ ہٕنٛز خدمَتھ کرنہٕ سۭتۍ چھُس بہٕ سٮ۪ٹھاہ خۄش روزان تریٚیُم چیٖز گوٚو رۄبہٕ سٕنٛز عبادت ییٚلہِ اِنسان کران چھُ خۄش چھُس روزان ژوٗرِم چیٖز مےٚ چھُ کِرکٹ گِنٛدنُک بَڈٕ شوق کِرکٹ ییٚلہِ بہٕ گِنٛدٕ دۅہَس منٛز اَکہِ لٹہِ دۄیہِ لٹہِ بہٕ چھُس بَڈٕ خۄش روزان اور بیٛاکھ چیٖز چھُ یہِ زِ اَگر ہسا بہٕ جَنٛگلن وَنٛگلن گوٚو سیر کرنہِ چھُس گژھان مےٚ چھُ بَڈٕ لُطُف یِوان بَڈٕ خۄش تور چھُنہٕ مےٚ کانٛہہ گنٛد بٔرِتھ مےٚ چھُ باسان سیوٚد زَن تہِ چھُس بہٕ سُہ چھُ نہَ آسان تازٕ گژھان زِنٛدٕ گژھان